مُشکِل حظ چھُ واریاہ گَژھان ییٚمہِ ساتہٕ ایمبلینس آسہِ نہٕ ایویلیبل تیلہِ چھُ اںسان ہیکان اصٕل پٲٹھۍ ہیکان وٲتِتھ ہوسپِٹَل آسہِ واتُن ڈاکٹَرَس آسہِ واتُن تہٕ اَصٕلۍ پٲٹھۍ چھِ واتان وۄنۍ ییٚلہِ نہٕ یہٕ ایویلیبٕل چھُنہٕ آسان ایمبلینس تیلہِ چھُ گَژھان واریاہ مُشکِل تِکیاز آز چھُ آسان ٹرٛیفِک جام واریاہ زیادٕ آز حظ وات واریاہ کال سانہِ سایِڈٕ یَتھ بارہملہَس خاص کَر پَلہالَن سایِڈَس یَتھ روڈَن کٲم چھِ چَلان روڈ چھِ نٕے آز اَصٕل اَصٕل پٲٹھۍ بَناوان تہٕ تَوسب چھُ واریاہ مُشکِل گَژھان آز چھُ واریاہ زیادٕ جام گَژھان ہوسپِٹلٕو منٛز چھُ اِنسان نیران اگر کٲنٛسہِ سیٖرِیَس پیشینٛٹ آسِنہ پتہٕ چھِ اَتھ ہوسپِٹلَس منٛز آسان اَکھ ہِش ایمبلینس یا زٕ ہِش ایمبلینس تمَن تِمن حظ دۄن پیشینٛٹَن نِن حظ پتہٕ چھنہٕ تَتہِ آسان کِہیٖنۍ تہِ تَو موٗجوٗب اگر پیشینٛٹَس ہوسپِٹَل یا بیٚیِس جاے کَرن نہ ریفر یا کینٛہہ تٔمِس چھِ مَجبوٗری آسان تہٕ مَگر تٔمِس چھُ پیوان واریاہ زیادٕ ٹایِم تَمہِ سب چھُ گَژھان یُس زَن یہٕ پیشینٛٹ چھُ آسان یہِ چھُ واریاہ زیادٕ سفر گَژھان یہِ گۄس نہٕ روزُن کینٛہہ بٕلکہِ اوس اَتھ پرٛیتھ ہوسپِٹلَس توتہِ پانٛژھ پانٛژھ شےٚ شےٚ گاڈِ روزنہِ ایویلیبل مٔنٛزۍ چھِ آسان گٲڑۍ ایویلیبل پتہٕ چھُنہٕ آسان تَتہِ ڈرایوَر کِہیٖںی تہٕ سُہ تہِ چھُ مُشکِل گَژھان تَو موٗجوٗب گَژھان یہِ گَژھان یہِ مُشکِل چھُ گَژھان تِکیاز روڈَن منٛز ییٚلہِ جام آسان ایمبلینسَس چھُ سایِڈ مِلان تہٕ باقِیَن گاڑین چھنہٕ مِلان کِہیٖنۍ تہِ بیٚیہِ چھِ ایمبلینٛس ہیکان تیز وَغیرَہ پٕکِتھ تہٕ بیٚیہِ اگر ہرتال آسہِ یا باقٕے کانٛہہ چیٖز آسہِ یا سِکیورٹی بٕتھِ رُکاے ایمبلینٛس چھِ ہیکان نیٖرِتھ تہٕ اِنسان چھُ ہیکان پیشینٛٹ چھُ ہیکان اَصٕلۍ پٲٹھۍ ٹایمَس پٮ۪ٹھ وٲتِتھ ڈاکٹَرَس تہٕ یہِ چھُ یِم چھِ کینٛہہ مَسلہٕ مَطلب یِمٕے اَکھ چھُ ییٚلہِ نہٕ گٲڑۍ آسہِ تہٕ ایمبلیس آسہِ تہٕ ٹایِم چھُنہٕ لگان زیادٕے اںسانَس چھُ گَژھان واریاہ مُشکِل واتُن کُنہِ ساتہٕ چھنہٕ مَطلب پریویٹ گٲڑۍ بَنٲنی تہٕ تَمہِ موٗجوٗب چھُ پتہٕ پیسینٛجر گاڑِ منٛز واریاہ دُشوٲری پیوان تُلٕنۍ